مےٚ چھُ یاسِر ناو بہٕ چھُس روزان ڈِسٹرک گاندَربَلَس مَنٛز ییٚتہِ چھِ واریاہچ آ پرایویٹ پرایویٹ سۭتۍ سۭتۍ چھِ ییٚتہِ گورمینٹ اِنَسٹِٹیوٹٕس تہِ آ گۄڈٕ وَنہٕ بہٕ گورمینٹ اِنَسٹِٹیوٹسَن ہِنٛد ناو ییٚتہِ چھِ گورمینٹ بایِز ہایَر سیٚکَنڈری دۄدٕرہامہ گاندَربَل گورمینٹ گٔرلٕز ہایَر سیٚکَنڈری دۄدٕرہامہ گاندَربَل اِتھےکٮ۪ن چھِ تحصیل کَنگنَس مَنٛز تہٕ گورمینٹ ہایَر سیٚکَنڈری بایِز اَلَگ تہٕ گٔرلٕز اَلَگ اِتھے کٮ۪ن چھِ واکوٗرَہَس مَنٛز تہِ آ گورمینٹ ہایَر سیٚکَنڈری بایِز اَلَگ گٔرلٕز اَلَگ تمہِ باوٚوجوٗد چھُ گورمینٹ ہاے سُکولٕز تہِ مِڈِل سُکوٗلٕز تہِ پرایمری سلوٗلٕز تہِ یِم چھِ گورمینٹَن ہِنٛد امہ پَتہٕ امہِ باوَجود گورمنٹ باوٚوجود چھُ ییٚتہِ پرایویٹ سکوٗلٕز تہِ واریاہ بٔڑۍ بٔڑۍ پرایویٹ سکوٗل چھِ ییٚتہِ واریاہ فار ایٚگزامپٕل فار ایٚگزامپٕل نِو ڈریٖم لیٚنٛڈ چھُ ییٚتہِ بیٖہامہ گاندَربَلَس مَنٛز یا ہِل ٹاپ ایٚجوکیشنَل اِنَسٹِٹیوٹ چھُ یا ایسَٹ ایٚجوکیشنَل اِنَسٹِٹیوٹ چھُ یا قَمرِیا ہایَر سیٚکَنٛڈری چھُ أتھ سۭتۍ چھُ سُلطانیہ ہاے ہایَر ہاے سکوٗل ہاے سکوٗل تہِ اِقرا موڈَل ہاے سکوٗل تہِ اینجلٕز پیرَڈایِس اِنَسٹِٹیوٹ چھُ شُہامہِ گاندَربَلَس مَنٛز یِم چھِ واریاہ بہترین سکوٗل یِم چھِ تِم سکوٗل یِم جانے مانے سکوٗل چھُ ڈِسٹرک گانٛدَربَلَس مَنٛز اِہُنٛد فی سٹرَکچرس چھِ ہَر کانٛہہ پیرنٹ ہیٚکان ایٚفٲڈ کٔرِتھ ایٚکسَپٹہٕ آر پی سکوٗل تہٕ ہِل ٹاپ سکوٗل یِم واریاہ کوسلی چھِ گَژھان یُس ڈریٖم لینٛڈ ہایَر سیٚکَنٛڈری چھُ سُہ چھُ ہَر أکِس پیرَنٹَس خٲطرٕ اَگَر تٔمِس بَچہِ پَنُن پرایویٹ سکوٗلَس مَنٛز ییٚژھِ پَرناوان تَتہِ چھُ واریاہ اَصل بُنیاد تہِ مِلان بییٚہِ تمیُک یم تَتہِ فیسَلٹِی چھِ تَتہِ چھِ بَس فیسَلٹِی تہِ تَتہِ چھِ پارکِنٛگ فیسَلٹی تہِ تَتہِ چھِ گاڈنِنٛگ تہِ ہیٚچھناوان تَتہِ چھِ آٹ ایٚنڈ کَلچَر تہِ ہیٚچھناوان تَتہِ چھِ ہَر کانٛہہ فیسَلٹی أکِس سٹوڈَنٹٕس ایویلیبٕل امہِ سۭتۍ سۭتۍ یِم تَتہِ سٹوڈنٹ پَران چھِ یُس تَتہِ فی سٹرکچَر چھُ یا ایٚکِس ایٚکسپینسِز یِم سٹوڈنٹَس پیٚٹھ چھِ تِم چھِ اَکھ پیرنٹ ہیٚکہِ سُہ ایٖزِلی بٔرِتھ تٔمِس باسہِ نہٕ سُہ پانَس پیٚٹھ بور کِہینۍ یا ایٚم یِم چھِ ہایِر سیٚکَنڈری ہِنٛدۍ امہِ برونٛٹھ یِم مِڈَل سکوٗل یا ہاے سکوٗلٕز چھِ پرایویٹ پرایویٹَس مَنٛز تِم تہِ چھِ واریاہ اَصل تَتہِ مَنٛز تَتہِ چھِ بَچَس واریاہ بیس مَطلَب تَتہِ چھِ واریاہ نالیج دِوان أکِس بَچَس سُہ چھُ آسان پوٗرٕ تَیار گوٚمُت ہایَر سیٚکَنٛڈری خٲطرٕ تِہُنٛد فی سٹرکچَر یا تَتہِ فیسَلٹیٖز چھِ تِمَن چھِ ہَر کانٛہہ فیسَلٹی مَطلَب ایٚویلیبٕل تَتہِ دٔیِم چھُ تَتہِ یُس تَتہِ فی سٹرکچَر چھُ سُہ چھُ واریاہ بہترین اِتھے کٔنۍ چھِ ییٚتہِ بٔڑۍ ہایَر سیٚکَنڈری پَتہِ چھِ ییٚتہِ کالیج لایِف ییٚتہِ چھُ یُنِورسِٹی سیٚنٹرل یُنِوَرسٹی گاندَربَل سیٚنٹرل یُنِوَرسٹی گاندَربَلَس مَنٛز سیٚنٹرل یُنِوَرسٹی آف کَشمیٖر گاندَربَلَس مَنٛز امہِ باوٚوجوٗد چھُ ڈِگری کالیجٕز گاندَربَلَس مَنٛز یِم ییٚتہِ چھُ اکھ مین گاندَربَلَس مَنٛز اکھ ڈِگری کالیج بیاکھ چھُ کَنٛگنہٕ اَکھ ڈِگری کالیج گۄڈٕ اوس ڈِسٹرک گاندَربَلسٕے مَنٛز مین گانٛدَربَلَس مَنٛز اوس اَکھ ڈِگری کالیج یُس مَطلَب ہَر پوٗرٕ ڈِسٹرکَس مَنٛز اوس یہِ اَکوے ڈِگری کالیج ییٚلہِ وۄنۍ دۄہ کھۄتہٕ دۄہ لوڈ بَڑیو پاپُلیشَن گٔے زیادٕ شُریٚن اوس نہٕ تِمَن اوس اَڈیٚن اوس دوٗر گَژھان تمہ پَتہٕ آو تراونہٕ کَنٛگنَس مَنٛز بیاکھ ڈِگری کالیج یعنے کہِ یِم کَنٛگنہٕ ہیوٚر عَلاقہ ٲسۍ تِمَن اوس واریاہ دوٗر گَژھان گاندَربَل واتُن تِم ٲسۍ تَقریبن وُہ پٕنٛژٕہ ترٕٛہ کِلوٗمیٹَر پَنژتٕرٛہ کِلوٗمیٹَر سَمان تمہِ وَجہ سۭتۍ ترووُکھ کَنٛگنَس مَنٛز بیاکھ ڈِگری کالیج تَتہِ ٲسۍ تَتہِ چھِ تِمَن ہَر کانٛہہ فیسَلٹی ہَر کانٛہہ کورس ٲسۍ تِمَن کَرناوان یہِ ییٚتہِ مین مین گاندِربَلَس مَنٛز ٲسۍ کَرناوان فار ایٚگزامپٕل تَتہِ ٲسۍ کورسِز گَژھان بیچلَر اِن آٹٕس بیچلَر اِن ساینَس یا بیچلَر اِن کومٲرٕس اوس تَتھ گَژھان یا بیچلَر آف بِزنِس ایٚڈمِنِسٹریشَن اوس تَتھ گَژھان اِتھے کٔنۍ کَنٛگنَس مَنٛز تہِ ٲسۍ یِمے کورسٕز گَژھان تَتہِ ٲسۍ ہَر أکِس سٹوڈنٹَس یِوان پَنٕنۍ پَنٕنۍ پریٚفرنس دِنہِ پرایویٹ کالیج چھُنہٕ یَتھ ڈِسٹرک گانٛدَربَلَس مَنٛز کہیٖنۍ یُس اِنسان فٔسٹہٕ یِیَر سیٚکَنٛڈ یِیَر یا کالیج لایِفہِ ہیٚکہِ کٔرِتھ اتھے کٔنۍ اِنجِینیرِنٛگ کالیج اکھ چھُ گورمینٹ اِنجینیرِنٛگ کالیج تَتھ مَنٛز چھِ اِنجینیرِنٛگ کَران تَتھ مَنٛز اوس تِمَن تَتھ مَنٛز چھِ برانچِس پَنٕنۍ پَنٕنۍ سِوَل اِنجینیرِنٛگ ٲس کَمپیوٗٹَر اِنجینیرِنٛگ ٲس میٚکَنِکَل اِنجینیرِنٛگ چھِ ایٚلیٚکٹرونِکِس ایٚنڈ کوٚمنِکیشَن اِنجینیرِنٛگ برانٛچ چھُ تَتہِ ایٚلکٹرکَل برانچ چھُ تَتہِ تمہ باد تمہِ عَلاوٕ ٲس تَتھ بِزنِس ایٚڈمِنِسٹریشنُک برانچ بیٚیہِ اوس تَتھ مَنٛز بَیو میٚڈِکَل اِنجینیرِنٛگ ہُنٛد برانٛچ تَتہِ اوس واریاہ اَصل امہِ باوٚوجوٗد آے آی یُو ٹی یُک برانٛچ اوس اِنَسٹیوٹ آف ٹیٚکنالوجی یُک برانچ یُس کَشمیٖر یُنِوَرسِٹی کھوٗلمُت گاندَربَلَس مَنٛز اَتہِ تہِ ٲسۍ واریاہ کورسِز گَژھآن باقٕے یِم لۄکٕٹۍ لۄکٕٹۍ اِنَسٹیوٹ ٲسۍ کَمپیوٗٹَر اِنَسٹیوٹٕس چھِ واریاہ ییٚتہِ ایشیَن سافٹویر چھُ تَتہِ ٲسۍ یِم شُرۍ ہیٚچھان کَمپیوٗٹَر سِکِلٕز ٹایپِنٛگ ٲسۍ ہیٚچھان پراگرامِنٛگ ٲسۍ ہیٚچھان وٲڈ ٲسۍ ہیٚچھان ایٚکسَل ٲسۍ ہیٚچھان تمیُک فی سٹرکچَر تہِ ٲس تَتہِ تہِ ٲس تِمَن ہَر کانٛہہ فیسَلٹی ایویلیبٕل مَطلَب ہَر اکھ سٹوڈنٹ چاہے سُہ غریٖب سے غریٖب طبقُک کیازِ آسہِ نہٕ سُہ اوس تَتہِ سُہ تَتیُک یُس فی سٹرکچَر اوس سُہ اوس مَطلَب ایٚڈمِشَن پروسیٚس ٲس سُہ اوس واریاہ ایٖزی أکِس سٹوڈَنٹَس خٲطرٕ تَتھ اوس نہٕ بیاکھ نَفَر پیٚوان مَنٛزٕ تراوُن کِہیٖنۍ یا ایٚڈمِشنہٕ خٲطرٕ تَتہِ ٲس ویکَنسِی تہِ آسان تَتہِ اوس ہَر کانٛہہ چیٖز ایویلیبٕل آسان تِمَن یِتھے کنتھ یُس ڈریٖم لینڈ اوس سُہ اوس ڈریٖم لینڈَس مَنٛز چھُ ہَر اکھ سٹوڈنٹ تَتہِ چھُ ہَر کانٛہہ برانچ یِمَن پَرناوان چاہے آٹٕس چھُ چاہے ساینَس چھُ یا کامٲرٕس چھُ ہَر کانٛہہ برانچ چھُ تَتٮ۪ن تِمَن پَرناوان بیٚیہِ چھِ سٹوڈنٹ سٕنٛز چُویِس آسان تَتیٚتھ سٹوڈنٹس تہِ کونٛسٕلِنٛگ کَران واریاہ اَصل پٲٹھۍ چانہِ خٲطرٕ کیاہ گَژھِ ٹھیٖک ٹھیٖک یُس نہٕ ژےٚ پَگاہ برونٛہہ کُنَتھ بٲڈٕن گٔژھی یُس نہٕ ژےٚ بار گٔژھی پانَس پیٚٹھ نہَ مےٚ کیاہ کوٚر یہِ مےٚ اوس نہٕ یہِ رَٹُن کِہیٖنۍ تَتہِ چھِ کوسٕلِنٛگ سیٚنٹرس تِمو تھٲے مٕتۍ چاہے کالجَس مَنٛز چھِ یا لۄکٹیٚن لۄکٹیٚن سکوٗلَن مَنٛز چھِ لۄکٹیٚن لۄکٹیٚن سکوٗلَن مَنٛزتہِ ٲس فیسَلٹی تِمَن چھِ بَس فیسَلٹی آسان بَس فیٖس سٹرکچَر تہِ اوس واریاہ کَم آسان یا کانٛسہِ ٲسۍ تراوان واریاہ سٹوڈنٹ ٲسۍ تِم یِم نہٕ ایٚفٲڈ ہیٚکہٕ ہَن سُہ فیٖس تہِ کٔرِتھ کِہیٖنۍ تِمَن ٲس فری ایٚجوکیشَن یِوان دِنہٕ